ہیٚلو اَسلامُ علیکُم میڈَم جی اَسلامُ علیکُم میڈَم جی ہاں میڈَم جی آپ ٹھیٖک تُہۍ چھُوٗ ٹھیٖک شُکُر شُکُر الحمدُ اللہ میڈَم میڈَم یہِ چھَناہ میٛون بَچہٕ اَتہِ پران تۄہہِ نِش یہِ چھُنہٕ دِلچسپی خاص پرنَس منٛز کِہیٖنٛۍ تہِ دِوان أمِس کیٛاہ بَنہِ میڈَم میڈَم أسۍ تہِ چھِ وَنان یِمَن أسۍ چھِ یِمَن پانَس برٛونٛٹھ کَنہِ آسان یِم ہوٗم ؤرٕک ووٗم ؤرٕک کرٕناوان پیج لیکھناوان مگر تۄہہِ چھَو پَیی وۅنۍ أزِچ أزِکۍ بَچہٕ کِتھۍ چھِ آسان یِم چھِنہٕ تھوڑا سون مانانٕے اَسہِ میڈَم تی اوس نا وَنُن مےٚ أمِس چھِ میتھَس منٛز واریاہ مارکَس کَم آمٕتۍ سکوٗلَس منٛز اَزٕ میڈَم وۅنۍ ؤنِوٗ أمِس تھوڑا کٔرِیو تربیٖتاہ کٔرِیو کیٚنٛہہ أمِس وۅنی ٹھیٖک میڈَم أسۍ چھِ پَنٕنۍ کِنۍ واریاہ کوٗشِش کران أمِس چھِ ہوٗم ؤرٕک تہِ لیکھناوان أسۍ وۅنۍ گوٚو أمِس چھِ تھوڑا یہِ کِرکَٹُک شوق گوٚمُت زیادٕے یہِ چھُ صِرِف بیٹ تہٕ بال تُلان آسان گِنٛدان آنٛگٕنَس منٛز اَسہِ بیٚیہِ چھِ یِم ییٚتہِ آسان وَنان بابا بابا مےٚ سٍتۍ یہِ وَلہٕ أسۍ گِنٛدَو بیٹَس پَتہٕ چھُ بہٕ تہِ مَنٛزٕ مجبوٗر گَژھان مگر أمِس چھِ أمِس چھِ مَدر تہِ واریاہ کوٗشِش کران تھوڑا پَرٕناونَس گَرِ میڈَم تِمے چھِ أسۍ أمِس ٹرٛے کران أسۍ چھِ أمِس ہاوان تِم دۄہٕے دۄہٕے مگر یہِ چھُنہٕ تھوڑا مانانٕے سون کیٛاہ کَرَو پٮ۪ٹھٕ چھُس اَز أکہِ اُردوٗہَس تہِ آمٕتۍ مارکٕس کَم بیٚیہِ چھُ ہوٚرٕ اُردوٗہَس ہیٚنٛڈ رایٹِنٛگ تہِ واریاہ کَمزور میڈَم درسگاہ چھُنہٕ مانان گژھنُے یہِ باقٕے چھِ میڈَم یِہَے اُردُوَس چھِ أمِس گٲمٕتۍ گٲمٕتۍ واریاہ مارکٕس کَم تہٕ میتھ چھَو تۄہہِ پیِی میتھ میتھ چھُ أمِس واریاہ کَم چلو میڈَم شُکریہِ شُکریہِ تُہُنٛد